اَسَلامُ علیکُم وَرحمتُہ اللہِ وَبَرکاتہوٗ مےٚ حظ اوس برونٛہہ زٕ رٮ۪تھ اٮ۪مَزانَس پٮ۪ٹھ اَکھ شَمپوٗ آڈَر کوٚرمُت ییٚمیُک ناو چھُ ٹرٛسمے سُہ چھُ اَکھ واریاہ اَصٕل کَمپٔنی ہُنٛد پرٛوڈَکٹ ییٚمہِ سۭتۍ مےٚ واریاہ اَصٕل رِزَلٹٕس میلیٛاے سُہ استعمال کَرنہٕ پَتہٕ تمہِ سۭتۍ مےٚ اوس واریاہ واریاہ زیادٕ مَس نیٖرِتھ گژھان ییٚلہِ مےٚ سُہ پرٛوڈَکٹ یوٗز کوٚر تمہِ سۭتۍ چھِنہٕ مےٚ وۄنۍ مَس ژَلان نیٖرِتھ کِہیٖنۍ تہِ مےٚ اوس واریاہ ژھوٚٹ مَس گوٚمُت مےٚ اوس واریاہ زیادٕ مَس گژھان نیٖرِتھ مےٚ اوس ییٚمہِ سۭتۍ مےٚ واریاہ زیادٕ یہِ ہہ یہِ خبر کیٛاہ اوس زَن مےٚ اوس نہٕ مَس ٹھیٖک روزان کِہیٖنۍ یَنہٕ پٮ۪ٹھ مےٚ سُہ پرٛوڈَکٹ یوٗز کوٚر اَکھ زیٹھیٛوو مےٚ تمہِ سۭتۍ واریاہ زیادٕ مَس مےٚ گوٚو واریاہ بیٚیہِ یہِ سِلکی گوم تمہِ سۭتۍ اَصٕل پٲٹھۍ مَس یُس یہِ چھُ اَصٕل واریاہ اَصٕل پرٛوڈکٹ ییٚمِچ یہِ ووت اَصٕل پٲٹھۍ یور یُس اَمیُک ڈِلؤری باے اوس اَتنی اَتھ ٲس واریاہ زیادٕ اَصٕل پیکِنٛگ کٔرِتھ تہٕ امِچ پیکِنٛگ ٲس واریاہ اَصٕل یہِ چھِ واریاہ اَصٕل کَمپٔنی یہِ چھِنہٕ کانٛہہ تہِ فرٛاڈ امہِ سۭتۍ چھُ واریاہ اَصٕل پازٹِو یہِ مِلان اَتھ منٛز چھُنہٕ کنٛہَے تہِ فیک یہِ یہِ چھِ واریاہ اَصٕل امہِ سۭتۍ چھُ واریاہ مستہٕ خٲطرٕ اَصٕل پرٛوڈَکٹ مےٚ آو یہِ واریاہ پَسنٛد مےٚ کوٚر یہِ اَز برونٛہہ اَکہِ رٮ۪تہِ پٮ۪ٹھ یوٗز مےٚ مِلے امہِ سۭتۍ واریاہ اَصٕل رِزَلٹٕس وۄنۍ چھَس بہٕ یِہٕے یَژھان کَنٹِنیوٗوَسلی یِہٕے یوٗز کَرُن یِہٕے پرٛوڈَکٹ یہِ چھُ واریاہ اَصٕل پرٛوڈَکٹ